اَلسَلامُ علیکم وَرحمتہ اللہِ وَبرکاتُہ مےٚ حظ چھُ ناو رُخسانہ تہٕ بہٕ چھَس روزان مُقام بانٛڈی پوٗرا سَوال چھُ تۄہہِ لیٚوکھمُت کہِ امپارٹیٚنٛٹ فٮ۪سٹِول تہٕ ہولی ڈے کٕم چھِ اِنڈِیا ہس منٛز کہِ تِم کِتھ پٲٹھۍ چھِ بیٛیہِ گَژھان سٮ۪لِبرٛیٹ کَران تہٕ بہٕ وَنہٕ یہِ کہِ اِنڈِیا ہس منٛز چھُ سارِوٕے کھۄتہٕ زیادٕ مناونہٕ یِوان ہولی دیوالی عیٖد تہٕ ہولیڈیز یِم آسان چھِ تٕم چھِ آسان وارِیاہ ہولیڈیز ییٚتہِ گاندی جٔینتی چھِ آسان وغیرہ وغیرہ چھِ آسان تہٕ ییٚتہِ چھِ ہِندو یِم چھِ تِمن چھِ پن پننٕۍ فٮ۪سٹِوَلٕز اَلگ آسان پن پننٕۍ تہوار تہٕ مسلمانن چھِ الگ تہٕ مسلمانن چھِ ؤرۍ یس منٛز زٕ آسان اَکھ عیٖد عیٖدُ الفِطر تہٕ عیٖدُ الاَضحیٰ تہٕ عیٖدُ ال عیٖدُ الفِطر چھِ ہر ؤرۍ یہِ مناونہٕ یِوان ماہِ رمضان پتہٕ تہٕ عیٖد الاَضحیٰ یٔس چھِ اَتھ عیٖذ پٮ۪ٹھ چھِ یِوان قۄربان کَرنہٕ اُور یہِ عیٖد چھِ یِوان مناونہٕ ڈاین دۄہن یہِ چھِ دَہ ذی الحجہ حَجس پٮ۪ٹھ یِوان مناونہٕ یہِ عیٖد تہٕ روٗد سَوال ہوٗلی تہٕ ہوٗلی چھِ یِمن عیٖد چھِ بَٹن ہُنٛد اَکھ تِہوار یَتھ منٛز تِم رنگن سۭتۍ گِنٛدان چھِ تہٕ یِتھے کٲنۍ چھِ دیٖوالی دِیٖوالی منٛز چھِ کَران کٲم ہنٛدو تِم چھِ جَلاوان یِم دِیَے وغیرہ بیٚیہِ چھِ بگوان سٕنٛز پوجا وغیرہ تہِ کَران تہِ یِم چھِ مین مین تہوار یِم اِنڈِیا ہس منٛز مناونہٕ چھِ یِوان بیٚیہِ چھِ بیٛاکھ اَکھ تہوار یُس تہوار ہُندووَن ہنٛد چھُ سُہ چھُ دَسیرا دَسیرا تہِ چھِ یِم مناوان بیٚیہِ چھُ بیٛاکھ اَکھ تِوہار یِتھ وَنان چھِ أسۍ کِرسمَس تِم تہِ چھِ مناوان اِنڈِیا ہس منٛز کیٚنٛہہ لُکھ یِم کرسچَنٕز آسان چھِ تِم چھِ مناوان سُہ ہر سال پٕنٛژٕہ ڈیٚسمبر تہٕ بیٚیہِ چھُ گَژھان کٲم بیٚیہِ چھُ اِنڈِیا ہس منٛز چھِ چونٛکہِ وارِیاہ لوکھ روزان وارِیاہ قوٚمنِٹی ہنٛدۍ لوکھ روزان اِس لیے چھِ ییٚتہِ واریاہ تہوار تہِ یِوان مناونہٕ تہٕ اِنڈِیا چونکہِ ییٚتہِ چھِ یہِ چھِ اَکھ سیٚکولر کنٹرٛی تہٕ اِس لیے چھُ ییٛتہ وارِیاہ یِم فٮ۪سٹِوَلٕز گَژھان سٮ۪لِبرٛیٹ یِتھے پٲٹھۍ چھِ ساروٕیو کھۄتہٕ زیادٕ یُس اَکھ تہوار یَتھ منٛز زیادٕ خرچہٕ گَژھان چھُ سُہ گٔے مسلمانن ہنٛد عیٖد یَتھ عیٖد الاَضحیٰ یا بٔڑۍ عیٖد وَنان چھِ اَتھ پٮ۪ٹھ کیاہ چھِ کَران کٲم اَتھ پٮ۪ٹھ چھِ ہر مسلمان اَنان پن پنُن گَرٕ چارٕووے کَران چھِ عیٖد کانٛہہ چھِ آنان بوٚڑ چارٕووے گُپَن دانٛد گاو تہٕ کَران چھُ سُہ سَتن ہٕنٛدس ناوَس تہٕ کانٛہہ چھُ کَران کٲم کانٛہہ چھُ اَنان لۄکُٹ کَٹھ تہٕ سُہ چھُ گَژھان أکِسٕنٛدس ناوس تہٕ پتہٕ چھِ بٲگٕراوان یہِ ماز رشتہٕ دارن ہمساین تہِ یارن تہٕ دوستن تہٕ یِتھ کٔنۍ چھِ یِوان عیٖد سٮ۪لِبرٛیٹ کِرنہٕ باقٕے وَسلام اَلسَلامُ علیکُم وَرحمتُہ اللہِ وَبرکاتُہ